السلام علیکُم تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ اہن حظ شُکُر خۄدایَس کُن اَسہِ حظ چھِ آرڈَر اَکھ وَنُن مطلب اَسہِ ٲسۍ حظ ڈوٗنۍ ضوٚرَتھ ڈوٗنۍ گٔژھۍ آسٕنۍ مگر یَتھ ڈوٗن وَنو أسٮ۪ن سُہ گوٚژھ آسُن سٕپیشَل سہ صاف پَہَم ڈوٗن قٕسٕم کیٛاہ کیٛاہ چھِ تۄہہِ نِش اَچھا یِمَن ریٹ گژھان یِمَن کیٛاہ ریٹ گژھان کاکزِیَس کیٛاہ ریٹ گژھان مَن حظ ہہِ مَنہٕ حساب ہٮ۪کہٕ نہٕ بہٕ ؤنِتھ کِنہٕ بۄہرِ منٛز کوٗتاہ چھِ واتان اَگر أسۍ بۄہرِ حساب مِثال پٕنٛژٕ کِلوٗ اَگر أسۍ بۄہرٮ۪س پانٛژھ بۄہرِ آسَن ضوٚرَتھ گٔے تِمہٕ ہَتھ ہَتھ کِلوٗ تی حظ گوٚو تی حظ گوٚو حساب مطلب اَگر ہَتھ کِلوٗ ڈوٗنۍ آسَن ضوٚرَتھ تہٕ اَچھا ؤنۍتو وۄنۍ تُہۍ مےٚ یہِ اَسہِ ٲسۍ ڈوٗنٮ۪س یِمَے ہَتھ کِلوٗ ضوٚرَتھ تِم گٔے لَگ بَگ پانٛژھ بۄہرِ ڈوٗنۍ مگر ڈوٗنۍ گژھن یَتھ أسۍ یِم اَسہِ لَگَن تہِ بٕتھِ یِمہ چھِ سوزٕنۍ نٮ۪بَر وونٛٹھ حظ چھِ پَتَہ تَتھ چھِنہٕ حظ لَگان ٹایِم پھٕٹراونَس تَمہِ منٛز چھِنہٕ پَتہٕ نیران سُہ چیٖز کِہیٖنۍ آ

اَچھا یِم چھِ ہٮ۪کَن أسۍ دۄنوَے اَتھٕ سۭتی پھٕٹرٲوِتھ مطلب دنٛدٕ سۭتۍ حظ اَتھٕ سۭتۍ حظ پھٕٹرٲوِتھ یِم کاکزی بٕرزٔلۍ اَچھا تُہۍ چھُ وۄنۍ کیٛاہ گژھان چھِ یِمَن کیٚںٛہہ وۄنۍ مۄخسَر ؤنِو کاکزی کیٛاہ گژھِ اَسٮ۪ن ژوٚوُہ ساس رۄپیہِ یُس زَن یہِ گوٚو رۄپیہِ ساس چھِ اَتھ پانہٕ ؤنۍ فرق ہَتَس کِلوَس تیٖژ تہِ فرق چھَنہٕ کیٚنٛہہ وۄنۍ تُہۍ ؤنِو پنٛنہِ حساب تہٕ بہتَر کیٛاہ روزِ کاکزی روزیٛا بہتَر کِنہٕ بٔرزوٚل روزِ بہتَر یہِ یِتھ کٔنۍ تۄہہِ مےٚ ووٚنمو یِم حظ چھِ نٮ۪بَر سوزٕنۍ تہٕ گرٛاو تہِ گٔژھنہٕ یِنۍ گرٛاو تہِ گٔژھنہٕ یِنۍ کیٚںٛہہ پٮ۪ٹھٕ چھِ اَسہِ کٔشیٖرِ ہُنٛد ناو أسۍ چھِ مشہوٗر اَمی موٗجوٗب ڈوٗنۍ باپار موٗجوٗبٕے پنٛنہِ فرٛوٗٹہٕ خٲطرَے تہٕ ؤنِو گرٛاو گٔژھنہٕ یِنۍ کِہیٖنۍ تُہۍ ؤنۍتو مےٚ بیٚیہِ وۄنۍ ریٹَس منٛز گژھیٛا کیٚنٛہہ وۄنۍ نظرٕ سٲنی یَتھ منٛز اَسہِ حظ چھُ ضوٚرَتھ یہِ سریٖنَگرَس منٛز یِم تُہۍ کٔرِو اَسہِ یِم ڈٮ۪لوَر تُہۍ ؤنِو اَسہِ کوٗتاہ ٹایِم لَگۍوٕ تۄہہِ ڈٮ۪لوَر کَرنَس اَسہِ چھِ یہِ دٔہمِس تام یہِ ضوٚرَتھ تُہۍ ؤنِو تُہۍ کَر ہیٚکِو یَتھ منٛزٕ باگ ترٲوِتھ دٔہمِس نَوَمبَرَس تانٮ۪تھ کَر ہیٚکِو تُہۍ اَسہِ ترٲوِتھ یہِ اَدٕ حظ یہِ چھُنہٕ حظ وَن ٹرٛی آسان وَن ٹِرٛی چھِنَہ مطلب اَکے کُلیُک مال چھُنَہ یہِ آسان اَکے کُلیہِ اَدٕ حظ آچھا ٹھیٖک حظ چھِ تیٚلہِ حظ گوٚو ڈَن أسۍ تھاوو یُہوٚے بٔرزُل ووٚنوُ تۄہہِ بہتَر روزِ تیٚلہِ تھاوو بٔرزُلٕے آدٕ حظ آدٕ حظ شُکریہ آدٕ حظ شُکریہ